لاک ڈاونَس منٛز ٲس پَتہٕ ہا کہِ گَرِ چھُ تِمَن دۄہَن ٲسۍ اِنسان واریاہ زیادٕ کٔسٕب ہیٚچھان تِمنٕے دۄہَن ہیوٚچھ رَنُن تہِ تہٕ تَمَن دۄہَن ٲس اَسہِ ییٚتہِ اوس نہٕ کانٛہہ چیٖزٕے آسان ایٚولیبٕل تہٕ أسۍ کیٛاہ رَنہٕ ہاو أسۍ ٲسۍ پَتہٕ صرف دال اَنان تہٕ تٕمَے ٲسۍ رَنان تہٕ دالہٕ والہٕ ہیٚچھِ وۄنۍ البتہ کینٛہہ چیٖز تہِ چھِ پَتہٕ تِمَن دۄہَن ہیوٚچھ مےٚ کیک ویک بَناوٕنۍ کِتھ کٔنۍ چھُ موموز بَنایے اَسہِ پیٖزا بَنایے اَسہِ کَرِ یُم یُم چیٖز ہیٚچھے مےٚ تِمَن دۄہَن بَناوٕنۍ